وعلیکُم اَسَلام الحمدُاللہ تُہۍ چھُو ٹھیٖک آ کٕم چھُو اچھا ٹھیٖک نا ضروٗر ضروٗر

اچھا ٹھیٖک ژےٚ کیٛاہ ایج گُرپ چھو

اچھا اچھا ٹھیٖک وٕچھ سا یُس یہِ چون ایج گرُپ چھِ ژٕ چھُکھ اَیڈولِسَن وٕنکٮ۪نَس ٹیٖن ایج پَتہٕ چھِ یِوان اَیڈولِسَنٛٹ ٹیٖن ایجَس منٛز چھِ آسان مطلب کہ اَتھ منٛز چھِ واریاہ چینٛجِز یِوَان چاہے ہیوٗمَن باڈی چھِ چاہے یِم آرگَن چھِ تِم چھِ گژھان اَصٕل پٲٹھۍ چھِ ڈیولَپ گژھان میچُوَر چھِ گژھان میچُوَرٹی چھِ گین گژھان تہٕ یہِ چھُ سُہ ایج گرُپ یَتھ منٛز اَکھ سیکٕس چھِ گژھان اَپوزِٹ سیکسَس چھُ واریاہ اَٹرٛیکٹ ٹھیٖک چھا یُس مین کاز چھِ روزان ڈِسٹرٛیکشَنُک تہٕ بہتر روزِ بیٚیہِ چھِ یہِ سُہ ایج گرُپ یَتھ منٛز اِنسان چھِ یَژھان نا بہٕ گژھو گَرِکٮ۪ن ہِنٛدٮ۪ن نظرَن منٛز الگ روزُن بہٕ گژھو فِرٛی لایف گُزارٕنۍ مےٚ گوٚژھ نہٕ کٲنٛسہِ ہِنٛزِ سُپَروِجنُک ضروٗرت آسُن کِہیٖنۍ تہِ گۄڈنِچ کَتھ چھِ یہِ تِمَن چیٖزَن پٮ۪ٹھ چھِنہٕ فوکَس کَرُن کِہیٖنۍ یِم چیٖز اِنسانَس ڈِسٹرٛیکٹ کَران لایک اَپوزِٹ جَنڈَر چھِ یِمَن کُن گژھِ نہٕ زیادٕ گژھُن ڈایوٲٹ کینٛہہ تہٕ سٕٹُڈی پٮ۪ٹھ چھِ واریاہ زیادٕ فوکَس کَرُن یہِ چھِ سُہ ایج یَتھ منٛز اِنسان یوکُن زیادٕ گژھان چھِ چاہے اگر سُہ پَرنٕکِس بارَس منٛز سونٛچہِ تٔمۍ سٕنٛز یُس باقٕے لایف سُہ چھِ پَرنَسکُنُے گژھان یہِ چھُ سُہ ایج گرُپ یَتھ منٛز واریاہ کَمپٕلِکیشَنٕز تہِ چھ یِوان ٹھیٖک چھا لایک اگر اِنسان گوٚو سَموکِنٛگ سَموکِنٛگ اگر لَگہِ اِنسان کَرُن یہِ چھِ پَتہٕ سَموکِنٛگٕے کَران یہِ چھِ سُہ ایج گرُپ آسان یَتھ منٛز یَتھ منٛز اِنسانَس مطلب کیٛاہ مطلب تیُٚتھ مایِنٛڈ سیٹ بنا چھِ تِژھٕے چھِ تٔمِس لایف بنا باقٕے سُچویشَنَن سۭتۍ کوپ اَپ کَرنہٕ خٲطرٕ چھِ اِنسانَس مطلب پیشَنٕس چھےٚ تھاوٕنۍ ٹھیٖک چھا پیشَنٕس چھِ تھاوٕنۍ سٕٹرٛس چھُنہٕ زیادٕ نیُٚن کینٛہہ سُٹُڈی پٮ۪ٹھ چھِ فوکَس کَرُن ٹھیٖک چھا آ یِم تہِ جاے یِم تہِ جاے باسیو مےٚ چھِ سِٹرٛس گژھان تَمہِ ساتہٕ کوٚر کَنسَلٹ گَرِ فیملی میمبٔرٕز تِمَن سۭتۍ کوٚر ڈِسکَس مطلب یِم تۄہہِ مطلب سِٹرٛس دِوان چھُ مطلب کانٛہہ چیٖز یا یہِ تُہۍ سونٛچان چھُ سُہ چھِ ڈِسکَس کَرُن فیملی سۭتۍ فرٛنٛڈَن سۭتۍ تۄہہِ یُس پَنُن فرٛنٛڈ سٔرکٕل چھِ سُہ چھِ تھَاوُن اَصٕل ٹھیٖک چھا تٕمَن تھَاوُن سۭتۍ یِم پَران چھِ تمَن سۭتۍ نہٕ کہینۍ یِم مطلب یِمو پَرُن آسہِ ترٛومُت یا یِم سٕموکِنٛگ آسان کَران یِم یا بَدَل کانٛہہ کار آسان کَران تٕمَن نِش چھِ الگ روزُن تِکیٛازِ کَمپٔنی پٮ۪ٹھ آسان اِنسان سُنٛد ڈِپینٛڈ تٔمۍ سُنٛد وۄتھُن بِہیُٚن چلو باقٕے پازٹِو وییَس منٛز چھِ سونٛچُن پازٹِو وییَس منٛز چھِ سونٛچُن پازٹِو چھِ مطلب سورُے کینٛہہ کَرُن نَگیٹِو چھِنہٕ سونٛچُن کینٛہہ ییٚمہِ سۭتۍ مطلب پںٛنِس ہیلتھَس پٮ۪ٹھ ایفیکٹ پیٚیہِ یا مینٛٹَل ہیلٕتھ خَراب گژھِ بہتر روزِ پںٕنۍ کَوسلِنٛگ کَرٕنۍ چاہے تم ہٮ۪کنو تۄہہِ پیرَنٛٹٕس تہِ کٔرِتھ ییٚمہِ ساتہٕ أسۍ آسو ایویلیبٕل ییٚمہِ ساتہٕ سٲنۍ ضٔروٗرَت پیٚیہِ أسۍ تہِ چھِ ایویلیبٕل ٹھیٖک چھا چلو چلو ٹھیٖک چلو اَدٕ سا اَدٕ سا بِہِو رۄبَس